السلام علیکم اِنٛڈیا ہَس منٛز ہسا چھِ ریٚلِجیس پٕلیسِز یِم یور وِزِٹ چھِ لُکھ کَران اَکھ چھ کیدَرناتھ بیٚیہِ چھ واراناسی بیٚیہِ چھ تِروٗپتی بیٚیہِ چھ شِردی بیٚیہِ چھُ مَدُراے بیٚیہِ چھ ویشنوٗدیوی بیٚیہِ چھ ہَرِدوار بیٚیہِ چھ بدری ناتھ بیٚیہِ چھ رَمیشوَرم بیٚیہِ چھُ پُشکر تہٕ اتہِ چھِ یِوان ٹرٛیڈِشنل فیسٹِولٕز سیلِبرٛیٹ کَرنہٕ یِم دِوالی چھِ یِوان مَناونہٕ دُرگا پوٗجا چھِ یِوان مَناونہٕ ہولی چھِ یِوان مناونہٕ دَسیرا چھ یِوان نَوراتری چھِ یوان عیٖدُالفطر چھِ یوان گَنیشچَتُرویدی چھُ یِوان تہٕ اَتھ دوران فیسٹِوَلَس دوران چھِ لُکھ پاٹِسِپیٹ کَران یِمن ٹرٛیڈِشِنل ایکٹِوِٹیٖیزَن پٮ۪ٹھ لایِک پَریٚڈٕس چھِ یِوان کرنہٕ ڈانسٕز چھِ یِوان تہٕ ریلِجیس سیرِمِنیٖز چھِ یِوان بنا مناونہٕ فیسٹِولُک دۄہ یُس چھُ یہِ چھُ آسن واریاہ سٕپیشیل دۄہ